ہیلو السلامُ علیکُم

اچھا آلٹَر چھِ حظ تَتھ کیا پرٛابلم چھےٚ اچھا کینٛہہ چھُنہٕ سوٗزِو حظ تہٕ بہٕ دِم کٕرِتھ آ سوٗزِو تہٕ بہٕ دِمہٕ کٕرِتھ وَنۍ وٕچھ نہ بہٕ تَتھ کۄس آلٹرٛیٚشٮ۪ن چھِ کَرٕنۍ تَمے حِساب ٹایِم مَہ لَگیٚس زیادٕ تہٕ اِنشاء اَللّہ آز أنِو ژورِ بَجہِ اوکے السلام علیکُم اوکے السلام علیکُم